اگر بہٕ زِندٕگی منٛز یَژھٕ کُن تہِ گَژھُن بہٕ یَژھٕ گَژھُن سعودی عربیا مکہ مدیٖنہ تِکیازِ سۄ جاے چھَ سانہِ خٲطرٕ اَکھ پاک جاے مُقَدَس جاے تہٕ تَتھ چھِ اَسہِ اَکھ ریٚلِجَس سِگنِفِکٮ۪نٕس اَسہِ چھُ حج تہِ گژھان تَتی یُس زَن سانہِ اِسلامُک اَکھ بُنیٲدی اَکھ اَصوٗل چھُ تہٕ یہوہَے چھ مےٚ شوق اگر زِندٕگی منٛز بہٕ کُن تہِ یَژھٕ ٹرٛوٕل کَرُن کُن تہِ یَژھٕ گَژھُن اَکھ گژھِ مےٚ سُہ ایز ٹور تہِ بیٚیہِ گژھِ مےٚ سُہ ہُپٲرۍ پَلگِرٛمیج تہِ یعنے کہ سُہ گژھِ مےٚ اِسلٲمی سَفر تہِ گژھِ مےٚ سُہ تہٕ اِسلیے چھُس بہٕ وَنان یی کہ بہٕ یَژھٕ گژھُن سعودی عربیا مکہ مدیٖنہ